میٛٲنۍ پانٛژھ ہمساے چھِ عاشق علی ڈار غلام نبی وانی غلام نبی درزی عبدالمجیٖد کَںٛجوال شبیٖر احمد بٹ مجیٖد احمد ڈار غلام حسن وانی محمد سادق پرے بشیٖر احمد ٹھاکوٗ مُشتاق احمد شاہ غلام رسوٗل درزی